اَسلام علیکُم اَسہِ نِش چھُ سٕپیشَل ٹیلٮ۪نٛٹ یہِ کہِ پَلو سُونُک أسۍ ہٮ۪کَو یِتھۍ پٲٹھۍ ڈٮ۪ولَپ کٔرِتھ کہِ کُرتہٕ پاجام فِراک تِمَن ہٮ۪کو أسۍ اَلگ اَلگ ڈِزایِن دِتھ تہٕ ہٮ۪کو بازرَس منٛز آرام سان کٕنِتھ